بہٕ وَنہٕ پَنٕنِس دوستس سایٚنَس تہٕ ٹیکناولجی فیٖلڈ مطلب منٛز اَگر ژےٚ گژھُن چھی ژٕ کر کٲم ژٕ کر اِنجینٔرِنگ تہٕ پَنُن کٔریَر کر ژٕ أتھۍ منٛز سٹارٹ اور بیٚیہِ وَنہٕ بہٕ تٔمِس ژٕ کر اِنڈیَن انسٹِچوٗٹ آف ٹیکنالجی ڈہلی منٛز ایڈمِشن سایٚنَس سایٚنس پرنہٕ خٲطرٕ یعنی اِنجینٔرِنگ پرنہٕ خٲطرٕ تاکہِ ژٕ وَن حظ ژٕ گژھی اِنجینٔرِنگ منٛز پَنُن کر کر ژٕ کٔریر یعنی بَناونٕچ کوٗشِش